اہن حظ آ دۄیہِ پٮ۪ٹھ دَہ لچھ منٛزس یِم پانٛژھ نمبر چھِ تہِ بہٕ ہٮ۪کہٕ تِم ؤنِتھ کَہہ

تُرٛواہ ژۄداہ پنٛداہ